السلام علیکُم ورحمتُہ اللہ وَبَرکاتہوٗ سوال چھُ کہِ فیورِٹ سانٛگ کَم چھِ تۄہہِ تہٕ تۄہہ کیٛاز چھُ تِم پَسَنٛد گژھٕ گژھان تہٕ بہٕ وَنہٕ یہِ کہِ مےٚ چھُ صرف کَشمیٖری سانٛگ واریاہ زیادٕ پَسَنٛد تِکیٛازِ یِم کشمیٖری سانٛگ یِم چھِ یِمَن منٛز چھِ زندگی ہِنٛز حقیٖقت بَیان گژھان تہٕ بیٚیہِ چھِ مےٚ پَسَنٛد اے صُبہٕکہِ واو ژٕ کَر سا ٹھٕہراو تہٕ مےٚ چھِ یِمَے یِمَے سانٛگ پَسَنٛد یِوان بَڑٕ سَکھ تِکیٛازِ یِم سانٛگٕس چھِ بَڑٕ خوٗبصورَتھ